اَسَلامُ علیکُم کٲشِر لینٛگویج کِتھ کٲٹھۍ چھِ یِوان اِستعمال کَرنہٕ میٖڈیاہَس مَنٛز فار ایٚگزامپل ریڈیو ٹیلِوِجَن تہٕ پرنٹَس مَنٛز کِتھ کٲٹھۍ چھِ یِوان یہِ اِستعمال کٲشِر لینٛگویج کَرنہٕ اَگَر أسۍ ماس میٖڈیِہٕچ کتھ کَرو یِم اتھ مَنٛز نَسا چھِنہٕ یِوان یہِ کٲشِر لینٛگویج کٲشِر زَبان ویٚل ڈیٚولَپٕڈ چھنہٕ یہِ یِوان ماننہٕ کینٛہہ أتی اَگَر أسۍ وٕچھو مَطلَب کینٛہہ چھِ تِم وجوٗہات کینٛہہ چھِ تِم یِم ہَسا یہِ چھِ وَنان زِ ریڈیو کَشمیٖر سرینَگَر دوٗردَرشَن کینٛدرٕ سریٖنَگَر یِم ہَسا چھِ یِم چھِ میٖڈیا یِم چھِ واریاہ زیادٕ ضروٗری میٖڈیا اِنَسٹیوشَن کٔشیر کَشمیٖر ویٚلی مَنٛز یِہُنٛد رول چھُ واریاہ رُت تہٕ واریاہ تَرقی پزیٖر ثٲبِت گَژھان کَشمیٖری لینٛگویج تہٕ کَشمیٖری لِٹریچرٕ خٲطرٕ وۄنۍ اَگَر أسۍ ٹی وی یِچ کتھ کَرَو یُس سرینَگرُک برانٛچ سرینَگَر برانٛچُک دوٗردَرشَن چھُ یہِ ہَسا چھُ واریاہ پروگرام ٹیٚلِکاسٹ کَران کَشمیٖرَس مَنٛز اردوٗ تہٕ ہِنٛدی زَبانن ہُنٛد واریاہ زیادٕ پروگرام چھِ یِم کٲشٕر لینٛگویج مَنٛز اَسہِ تانۍ واتناوان یَتھ مَنٛز یِوان چھِ نِوٕز سانٛگٕز نِوٕز بُلِٹن تہٕ واریاہ بییہِ پروگرام تہِ وۄنۍ اَگَر أسۍ وٕچھو ریڈیو کِتھ کٲٹھۍ چھ یِوان اِستعمال کَرنہٕ کَشمیٖری لینٛگویج مَنٛز تہٕ سُہ چھُ یتھ پٲٹھۍ ریڈیووَس مَنٛز چھُ واریاہ اِمپاٹیٚنٹ اِمپاٹیٚنٹ خَبرٕ اَسہِ تانۍ پروگرام یِوان واتناونہٕ کٲشِر پٲٹھۍ تہٕ ریڈیو کَشمیٖر سرینَگَر یُس چھُ سُہ چھُ واریاہ پروگرام واریاہ پروگرامٕز براڈکاسٹ کَران کٲشِر زَبٲنۍ مَنٛز یتھ مَنٛز پرٛٮ۪تھ کانٛہہ اِنسان چھُ ہیٚکان سُہ سَمجِتھ تہٕ وۄنۍ اَگَر أسۍ وٕچھَو پرنٹہٕ کِتھ پٲٹھۍ چھُ اِستعمال گَژھان کٲشِر لینٛگویج مَنٛز یہِ چھُنہٕ پرٛٮ۪تھ دۄہ پرٛٮ۪تھ ہَفتہٕ باد چھُنہٕ یہِ پَبلِش کَران کانٛہہ نِوٕز پیپَر کانٛہہ میگزیٖن کینٛہہ اَلبَتہ چھِ یِم کُنہِ کُنہِ ساتہٕ کینٛہہ جرنَلِسٹ پَبلِش کَرَان یتھ مَنٛز زَن کینٛہہ چھِ یِوان یِم یِم یِمو پَبلِش چھِ کٔرمٕتۍ اکھ چھُ وۄلرُک مالار صفاقَت چھُ بیاکھ پَرتَو چھُ بیاکھ ویٚتھ چھ بیاکھ اَگُر چھُ بیاکھ ناگرات چھِ بیاکھ تہٕ خیر بَوٲنی چھِ بیاکھ ٹایمٕز چھِ بیاکھ تہٕ کٲشِر سَماچار چھِ بیاکھ ییٚمہِ سۭتۍ لُکھ چھِ ایٚویر گَژھان کَشمیٖرِکۍ تہٕ کٲشٕر زَبان چھِ یِتھ پٲٹھۍ میٖڈیاہَس مَنٛز اِستعمال یِوان کَرنہٕ امہِ سۭتۍ چھُ پرٛٮ۪تھ کانٛہہ کٲشُر ہیٚکان اُہُنٛد یِم یِم پروگرام ٹیلِکاسٹ چھِ کَران یِم چھِ ہیٚکان پرٛٮ۪تھ کانٛہہ پھرٕد پَننِس گَرَس مَنٛز آرام سان بوٗزِتھ تہٕ سَمجِتھ تہِ پرٛٮ۪تھ کانٛہہ اِنسان چھُ ایٚویٚر گَژھان